کٲشِرۍ چھِ سٲنۍ مَدَر زَبان یَتھ أسۍ مَدَر ٹَنٛگ چھِ وَنان یہِ چھِ واریاہ ضروٗری أسۍ ہیٚکو باقیَن زُبانَن مَنٛز تِتھ پٲٹھۍ فرینٛکلی کَتھ کٔرِتھ کینٛہہ یوٗتاہ اَسہِ مَدَر ٹَنٛگ یِتھ پٲٹھۍ أسۍ کٲشرۍ پٲٹھۍ ہیٚکو کٔرٕتھ فرینٛکلی اَگَر أسۍ بیاکھ زبان خَبَر کۭژاہ تہِ ہیٚچھو أسۍ ہیٚکو نہٕ تَتھ پیٹھ توتہِ تَتھ مُقامَس پیٹھ وٲتِتھ ییٚتہِ أسۍ پَننِس مَدَر ٹَنٛگَس پیٚٹھ

اَسہِ پَزِ پَننٮ۪ن شُرٮ۪ن کٲشرُے ہیٚچھناوُن تکیازِ یہِ چھِ سٲنۍ کَلچَرُک حِصہِ اَگَر أسۍ پَنٕنۍ شُرۍ ہیٚچھناووکھ کٲشُر أتی روزِ سٲنۍ کٲشِر زَبان زِندٕ اَگَر نہٕ أسۍ پَنٕنۍ شُرۍ ہیٚچھناووکھ کٲشِر صُبحس آسہِ نہٕ کٲنٛسہِ کٲشُر تَگان تہٕ کٲشہِ میٖر کٔشیٖرِ منٛز آسہِ نہٕ کہیٖنۍ تہِ کٲشُر تمہِ سۭتۍ نیرَو نہٕ أسۍ ننٕۍ کِہیٖنۍ تہٕ اَسہِ روزِ نہٕ پَنُن وجوٗد نوٚن کہینۍ تہٕ اَسہِ پَزِ پَنٕنۍ شُرۍ بیٚیہِ پَننٮ۪ن سکوٗلن ووکوٗلَن مَنٛز کٲشِر زَبان عام کَرٕنۍ اَسہِ پَزِ نہٕ زیادٕ باقیَن زُبانَن پیٹھ تَوَجوٗ دِیُن تیوٗتاہ یوٗتاہ نہٕ اَسہِ یوٗتاہ اَسہِ کٲشِرِ زَبان پیٹھ پیٚیہِ تَوجوٗ دِیُن میون نیٚچوٗ اَگَر مےٚ صُبحس شُر زاو مےٚ گَژھِ بہٕ گَژھَن سُہ کٲشُر ہیٚچھناوُن بہٕ گَژھنہٕ تٔمِس گۄڈنِک پیٚٹھے بیٚیہِ کُنہِ زَبانہِ مَنٛز کَتھ کَرُن کینٛہہ بیٚیہِ کُنہِ زَبان ہیٚکہِ سُہ پَتہٕ تہِ ہیٚچھِتھ مَگر کٔشیٖر زَبان ہیٚکہِ نہٕ پَتہٕ سُہ ہیٚچھِتھ کینٛہہ بیٚیہِ اَگَر نہٕ مےٚ سُہ کٲشُر ہیٚچھنو سُہ ہیٚکہِ نہٕ صُبحس پَننٮ۪ن ہَمسایَن پَننٮ۪ن دوستَن سۭتۍ فرینٛکلی تِتھ پٲٹھۍ کَتھ بیٚیہِ نیرِ سُہ اَلَگ تِمَن سۭتۍ تِمَن سۭتۍ ہیٚکہِ نہٕ سُہ فرینٛکلی کتھ کٔرِتھ کینٛہہ